اَسلام علیکُم تہۍ چھِ حظ جوہر احمد تُہۍ چھِ حظ لٔکرِ کٲم کرن از لٔکرِ حظ اَہَن حظ مےٚ دیُت تُہُنٛد نَمبر حظ ییٚمۍ مَنظوٗر احمد بینٛڈساز وٲلۍ حظ یُس حظ میٖر بازرُک بیٚنڈساز وٲلۍ ییٚمِس تُہۍ لٔکٕر حظ چھِ ترٛاوان اَہَن حظ تُہۍ ؤنۍتَو مےٚ حظ یہِ اَسہِ ٲسۍ مَکانَس پٔتۍ کِنۍ نا پھرٛیٚس جوڑا حظ اَسہِ ٲسۍ یِم پھرٛیٚس وَس ژَٹٕنۍ اَسہِ اوس اکھ یہِ فَرُش اوس دیُن بیٚیہِ اوس اسہِ وَنٛدَس کِتُتھ یہِ لٔکٕر ؤکٕر ضروٗرت تُہۍ ؤنۍتو مےٚ اَسہِ دیٖوا تُہۍ یِم ژَٹِتھ ؤٹِتھ نہَ حظ اَسہِ اَسہِ سٍتۍ نہَ حظ تُہۍ ؤنۍتَو مےٚ تُہۍ کوٗتاہ چھِو ہیٚوان ہیٚوان کوٗتاہ چھِو تُہۍ اَسہِ ٲسۍ پھرٛیٚس دٔہ وُہ ژَٹٕنۍ اوٚکَس منٛز تہِ چھِو تُہۍ اوٚکَس منٛز کوٗتاہ چھِو ہیٚوان تُہۍ لٔکٕر نا حظ یِم چھِ مَکانَس پٔتۍ کِنۍ حظ پھرٛیٚس دٔہ وُہ سُے آ فُٹس حظ چھُو تُہۍ ہیٚوان دَہ رۅپیہِ فُٹس نہَ حظ یےَ گوٚو زیادٕ دَہ رۄپیہِ گٔے زیادٕ فُٹَس نہ حظ توٚے بیٚیہِ ؤنۍتَو مےٚ تُہۍ اَسہِ اوس یہِ فَرٕش وَرٕش دیُن نا بیٚیہِ اوس اَسہِ یِم تتھ پَش وَش خراب اتھ لگیٛاہ یہِ لٔکٕر حظ نہ حظ یِتھٕ پٲٹھۍ اَگر اَمہِ بغٲر چھَو تۄہہِ لٔکٕر ؤکٕر کٔنٕن یِتھٕ پٲٹھۍ یہِ اَگر اَسہِ آسہِ ضروٗرت نہ حظ وۅنۍ کٔرِو تُہۍ یِم چھِ دَہ وُہ پھرٛیٚس أتتھٕے ٲسۍ اَگر تُہۍ وۅنۍ ریٹ مُنٲسب کٔرِو تہٕ تیٚلہِ دِیٖہوٗس فُٹہٕ وٲری دِمٕہوو تیٚلہِ أسۍ تۅہہِ حظ

اَہَن حظ نہ حظ یہِ اَسہِ چھُ یہِ بیٚیہِ أڈۍ اتھ منٛز أڈۍ لٔکٕر وَنٛدَس کِس ضروٗرت نا بُخارِ وُخارِ چھِ اَسہِ آسان ییٚتہِ ونٛدس کِژ یہِ لگیٛاہ اَتھ لٔکٕر یہِ آ اَمہِ موٗجوٗب چھُ اَسہِ ضروٗرت مےٚ دوٚپ مَنظوٗر احمدَس کَریٛام فون دوٚپُن یہِ چھُ واریاہ اَصٕل نَفر تہٕ تُہۍ کٔرِو أمِس سۭتۍ کونٹیکٹ یہِ وَنوٕ تۄہہِ یہِ چھُ یِتھٕ کٔنۍ تہِ لٔکٕر کٕنان تۄہہِ چھُو مکانَس پوٚر ووٚر کَرُن کۭژاہ کَرِ وَرِ لگن یہِ وَنوٕ تۄہہِ آرام سان ڈِٹیل یہِ وَن ترٛہ ژَتجی حظ یہِ ؤنۍتَو تُہۍ مےٚ یِم چھِ لگ بھگ وُہ پھرٛیٚس یِمن نیریٛاہ ییٖژاہ لٔکٕر یِم چھِ موٚٹۍ اَصٕل پھرٛیٚس یِم نہ یِم چھِ اَصٕل پھرٛیٚس یِم چھِ موٚٹۍ پَہم پھرٛیٚس دَہ وُہ اَگر یِم پھیرَن ویٚرن وَنٛدَس یِم کرَن مُشکِل اَسہِ تَمہِ موٗجوٗب چھِ تَمہِ موٗجوٗب چھِ أسۍ وَنان أسۍ ژھُنہوکھ یِم ژَٹۍتھٕے اکھ لگن یِم وَنٛدَس وُشنیرَس تہِ زالنَس اَسہِ بُخاریٚن بیٚیہِ اوس یہِ اَسہِ پور تہِ کَرُن یِم آسہٕ دارِ وارِ بَناونہِ بیٚیہِ اوس فَرٕش وَرٕش دیُن اَسہِ دوٚپ اَتھ تہِ لگن یِم نہ حظ تیٚلہِ وَنہو تۄہہِ بہٕ وۅنۍ ؤنِو اَگر تُہۍ فاینَلٕے ریٹ ؤنِو تیٚلہِ تہٕ بہٕ کرہو تۄہہِ فون حظ نہ حظ چلو چلو تیٚلہِ کرہو تۄہہِ بہٕ فون تہٕ بہٕ وَنہو تۄہہِ تَمہِ دۄہ ٹھیٖک چھُ حظ چلو اَدٕ تیٚلہِ اَسلام علیکُم